کۅلہٕ گوم چھِ تَتہِ چھِ واریاہ زیادٕ کۄلہٕ شُپِیَن چھِ تَتہِ چھِ واریاہ زیادٕ ژوٗنٛٹھۍ آسان پُلوامہِ چھُ بارہمولہ چھُ کپوارا چھُ کِستِوارا چھُ